کٲشِر زبان چھِ اَکھ أہم زبان تہٕ چھِ اَکھ واریاہ أہم رول اَدا کَران چاہے سُہ زبٲنہِ ہُنٛد تبادُل آسہِ ہَے یا کَلچَرَل ایکٕسچینج آسٮ۪ن یہِ چھُ پَنُن اَکھ أہم کِردار اَدا کَران مُختَلِف لُکَن درمیان تہٕ بیٚیہِ مُلکہٕ کٮ۪ن مُختلِف حِصَن لُکَن چھِ یہِ زبان واریاہ پَسنٛد یِوان تہٕ چھِ امہِ زبٲنۍ سۭتۍ واریاہ زیادٕ مُتٲثِر سَپدان